میانہِ زِندگی منٛز یُس سارِکُے کھۄتہٕ زیادٕ مُشکِل ٹایم اوس سُہ اوس سُہ کَرونا کال تِکیٛازِ اَتھ ٹایمَس منٛز ٲسۍ نہٕ أسۍ اَصٕل پٲٹھۍ پٔرِتھ ہٮ۪کان سکوٗل تہِ ٲسۍ بنٛد تہٕ کَلاس ٲسۍ آنلایِن کَنوٲٹ گٔمٕتۍ تہٕ فونَس تامۍ ٲسۍ نہٕ سٲنٛۍ پوچھ کیٚنٛہہ اَسہِ اوس نہٕ آنلاِین کَلاسَن ہٕنٛز تہِ تیٖژاہ کیٚنہہ زانکٲری کینٛہہ تَو سب ٲسۍ أسۍ پیٚوان سکوٗل گَژھُن سُہ تہِ ژوٗرِ ژوٗرِ کانٛہہ ما وٕچھِ سُہ ٹایم اوس میانہِ زِندگی منٛز واریاہ زیادٕ چیلینجِنٛگ تہٕ اَسہِ کوٚر وستادَن ہٕنٛدۍ مَدتھِ سۭتۍ سُہ مُشکِل وقت تہِ حل بیٚیہِ پنٛنہِ محنتہٕ سۭتۍ سُہ ٹایم اوس سانہِ خٲطرٕ واریاہ زیادٕ چیلیننٛجِنٛگ تِکیٛازِ اَسہِ اوس تَتھ ٹایمَس پٮ۪ٹھ پیوان واریاہ زیادٕ مُشکِلاتَن ہُنٛد تبودلہٕ کَرُن ٹایم اوس واریاہ زیادٕ چیلینجِنٛگ اَسہِ پیوٚو تَتھ ٹایمَس منٛز واریاہ کینٛہہ سونٛچُن تہٕ پنٛنہِ ہوشیٲری سۭتۍ دیُت اَسہِ تَتھ أکِس ٹاسکَس اَکھ اَصٕل اَنجام